ہٮ۪لو اسَلام علیکُم تۄہہِ چھُو حظ ساجِد حُسین چھِو حظ تُہۍ حظ چھُو اٮ۪ن جی یووَس چیرمین حظ أسۍ حظ چھِ یوٗنُس احمد حظ اَسہِ حظ اوس اٮ۪ن جی او حظ تُہنٛد جویِن کَرُن اَسہِ حظ دوٚپ تۄہہِ چھُو این جی او حظ چَلاوان تہٕ أسۍ حظ چھِ تمہِ خٲطرٕ والنٹیرلی وَنان أسۍ کَرو اٮ۪ن جی او تُہنٛد جویِن حظ اَہن حظ اَہن حظ اَہن حظ اَہن حظ اَہن حظ اَہن حظ اَہن حظ تۄہہِ پتاہ تہٕ مےٚ حظ کٔرِ امہِ موٗجوٗب تۄہہِ سۭتۍ کنٛٹٮ۪کٹ کَرے امہِ موٗجوٗب تۄہہِ سۭتۍ تہٕ مےٚ حظ کَراے امہِ موٗجوٗب کنٛٹٮ۪کٹ تۄہہِ ؤنِو ڈِٹیل کہِ ڈِٹیل کیٛاہ چھ تہٕ اِلِجبٕلٹی کیٛاہ کیٛاہ چھِ اَتھ اَچھا ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ چَلو چَلو ٹھیٖک حظ چھُ